میون یُس پَسندیٖد پَسندیٖدہ کال چھ سۄ چھِ سونٛت سونٛت چھِ اکھ ہا ییٚتہِ واریاہ زیادٕ خوٗبصوٗرت کال اکھ سونٛت چھِ یِوان ییٚلہِ وَندٕ چھِ مۄکلان ییٚلہِ وَندٕ کال مۄکلان چھِ تَمی پَتہٕ چھِ سونٛت یوان ییٚلہِ سونٛت چھِ یِوان شیٖن چھُ گَلان پہاڑن چھِ آسان شیٖن گولمُت یُس کُلۍ چھِ آسان یِمن چھِ آسان نوٚو سَبزار پھیوٗرمُت پرٮ۪تھ طر پرٮ۪تھ طرفہٕ چھِ سَبزار آسان کۄلن چھُ آب پھیران أسۍ چھِ زٔمیٖن وۄپد أسۍ چھِ زٔمیٖن عام تور تُلان تَتھ چھِ أسۍ بیول وَوان پَتہٕ چھِ نوٚو پٲداوار چھِ گژھان پٲدٕ نوٚو پٲداوار چھِ وۄتھان نوٚو پٲداوار چھِ وۄتھان کُلین چھِ پھٔلاے لگان بیٚیہِ چھِ پوش چھِ پھۄلا بہار چھِ یِوان پرٮ۪تھ اَندٕ چھِ خوٗبصوٗرت نَظارٕ آسان پرٮ۪تھ کانہہ أمِس چھِ اکھ نٔو زِندگی ہِش یِوان یُس تہِ چیٖز وَندٕ کالَس منٛز زَن موٚردہ ہیوٗ چھِ یِوان تَتھ منٛز چھِ اکھ نٔو زِندگی یِوان سونٛتس منٛز چھِ پرٮ۪تھ کُنہِ چیٖزَن نوٚو زوٗ اَژان نوٚو اکھ نوٚو زِندگی ہُند اکھ نوٚو صُبح چھِ یِوان اکھ نوٚو آغاز چھُ گژھان سونتس منٛز سونٛت چھِ مےٚ واریاہ زیادٕ اَمی کِنۍ پَسند کیازِ کہِ یہِ چھِ اَسہِ اکھ تعلیٖم ہِش دِوان زِ ییٚلہِ تہِ اِنسانَس منٛز زِ کانہہ تِیُتھ وقت چھُ یِوان زِ اِنسان سٕنز زِندگی منٛز چھِ کانہہ تِیُتھ تہِ وقت یِوان ییٚلہِ اِنسان بِلکُل خَتم چھُ گژھان اِنسانَس چھِ باسان کہِ بہٕ گوٚوُس خَتم مےٚ یہِ نہٕ وَن کِہیٖنۍ مَگر تَمہِ پَتہٕ چھِ ییٚلہِ یِمن کال چھِ ختم گژھان اِنسانَس یُس تہِ أنٛدِرۍ کِنی ہۄژَر چھِ آسان آمُت یُس یہِ ہۄژان ہۄژان چھِ آسان آمُت وَندَس منٛز خۄشِک چھِ آسان گوٚومُت یہِ چھُ سونتس منٛز نیہِ سَرٕ پھۄلان اَتھ چھِ نٔو اکھ زِندگی یِوان اَتھ چھِ زَن نوٚو اکھ رُخ یِوان جِسمَس منٛز تراوانہٕ اِنسان سٕندۍ زِندگی منٛز تہِ چھِ سیم یِتھٕے پٲٹھۍ ییٚلہِ کانہہ کانٛہہ وقت چھ آسان اَتھ منٛز چھِ اِنسان واریاہ زیادٕ کَمزور گژھان اَتھ منٛز چھنہٕ اِنسان کیٚنہہ ہٮ۪کان سوٗنچتھٕے اِنسان چھُ وَندٕ کالٕکۍ پٲٹھۍ خَتم گژھان پَتہٕ چھِ اِنسان سٕنز زِندگی منٛز اکھ تیُتھ وقت تہِ یِوان ییٚلہِ پرٮ۪تھ کانہہ اَند چھُ سونٛت یِوان سونتٕکۍ پٲٹھۍ چھ پوش پھۄلان اِنسان سٕندۍ زِندگی منٛز چھِ بیٚیہِ وارٕ وارٕ وارٕ وارٕ وارٕ وارٕ تِتھی چیٖز گژھان زِ اِنسان چھ بیٚیہِ نَوِ سَرٕ وۄتھان تہٕ نٔوۍ چیٖز کران تہٕ پَنٕنہِ زِندگی منٛز برٛونٛہہ کُن بڑان ییٚلہِ اِنسان پَنٕنِس پانَس پٮ۪ٹھ تَوجوٗ چھ دِوان پَتٕے چھےٚ سۄ پھۄلان تہٕ نَوان سۄ چھِ پَتہٕ پھۄلان پھۄلان سونتٕکۍ پٲٹھۍ یِتھ پٲٹھۍ سونٛت چھِ آسان واریاہ زیادٕ خوٗبصوٗرت اِنسان اِتھٕے کٔنۍ چھِ اِنسان سٕنز زِندگی تہِ خوٗبصوٗرت بَنان سونت چھُ تَوے آسان یوٗتاہ سَونتس منٛز چھِ پرٮ۪تھ کانہہ چیٖز نَیہِ سَرن پٲدٕ گژھان زن چھِ سُہ نوٚو اکھ جَنم اکھ نِوان اَگر أسۍ وٕچھو پوشہِ کُلین چھِ پھُلے لگان سُہ چھُ سونتسٕے منٛز لگان پوشہِ کُلۍ چھِ آسان وَندَس منٛز مُرجامٕتۍ تِم چھِ آسان خَتم گٔمٕتۍ تِم چھِ نٔے یِوان یا یِم باقٕے کُلۍ چھِ یِم اَسہِ ہوا چھِ دِوان یِم تہِ چھِ آسان یِمَن چھ آسان گۄڈٕ ہَرُد لوٚگمُت پَتہٕ چھِ وَندٕ کالَس منٛز یِمَن شِشُر لگان پَتہٕ چھِ یِم یِمَن چھِ واریاہ زیادٕ مُشکِلات یِوان یِوان پَتہٕ چھِ یِمَن ٲخٕر رٮ۪تس پٮ۪ٹھ ییٚلہِ یِمَن پَنُن یہِ کال چھِ مۄکلان یِم چھِ پَتہٕ یِم چھِ تازٕ گژھان سونت چھ یِوان گرمی چھِ یِمن چھِ شِشُر پِگلان یِمن چھُ نوٚو پَن یِوان یِمن چھِ تِم نٔے ٹُبۍ یِوان پَتہٕ چھِ پھٔلاے لگان تہٕ یِمَن ہنز زِندگی چھِ بیٚیہِ نیہِ سَرٕ نیہِ سرٕ مطلب نیہِ سَرٕ پَکان سونتس منٛز چھِ بیٚیہِ باغَن پھٔلاے لگان بادَم وارِ چھِ یا کٔشیٖرِ منٛز چھِ زیادٕ پَہنتھ باغٕے پارکہٕ چھِ کٔشیٖرِ منٛز چھِ ساروی کھۄتہٕ بوٚڑ ٹوٗلِپ گاڈن تَتھ تہِ چھِ سونتسٕے منٛز پھٔلاے لگان تَتھ چھِ دُیناہ بَرٕکۍ لوٗکھ چھِ تور سٲلَس یِوان تَتہِ چھِ فوٹوٗ تُلان سُہ چھِ ساروی کھۄتہٕ زیادٕ سِیٲحی مقام کٔشیٖرِ ہُند یُس ساروی کھۄتہٕ زیادٕ مَقبوٗل تٔریٖن جاے چھےٚ تور تہِ سُہ تہِ چھُ سوٚنتسٕے منٛز ییٚلہٕ گژھان بادم وٲر چھِ سونتس منٛز ییٚلہٕ گژھان تَتھ چھِ پھٔلاے لگان کٔشیٖر چھِ پرٮ۪تھ اَندٕ زَن نٔو چادر ہِش اکھ پیوان یَتھ منٛز پوشٕے پوش چھِ آسان کٔشیٖر چھِ واریاہ زیادٕ خوٗبصوٗت بَنان تَتھ منٛز بیٚیہِ چھِ کۄلن چھِ آب پھیران اکھ کۄلہٕ چھِ یِم وَندَس منٛز خَتٕم چھِ آسان گٔمٕژ تِمَن چھِ آسان شِشُر لوٚگمُت تِم چھِ آسان زِندگی ہِندِس لاسٹَس پَڑاوَس تانۍ وٲتۍ مٕتۍ مَگر تِتھٕے چھِ سونت یِوان اکھ نوٚو زِندگی ہیٚتھ سُہ چھِ تَتھ چھ شیٖن چھِ پِگلان کۄلن منٛز اَتھ چھِ اَتھ چھِ آب یِوان تہٕ یہِ چھِ یِم کۄلن چھِ آب پھیران تٔمۍ سۭتۍ چھِ زٔمیٖنَن سَگ آسان زٔمیٖنن ہِنٛز سگ آسان تہٕ فصل چھِ وۄبدان زٔمیٖن تہِ چھِ آباد گژھان کُلۍ تہِ چھِ نَوان باقٕے زوٗ زٲژ تہِ چھِ باقٕے زوٗ زٲژن منٛز تہِ چھِ اکھ نٔو نٔو اکھ نٔو مٔنزِل پٲدٕ گژھان تہٕ تٕم چھِ أکِس نٔیِس مٔنزِلَس کُن پَکان تَوے چھِ مےٚ سونت واریاہ زیادٕ پَسند کیازِ کہِ اَتھ منٛز چھ اِنسان سٕنز اکھ تَتھ کیاہ چھِ أسۍ وَنان اکھ کامیٲبی ہُند اکھ تعلیٖم چھِ اَتھ منٛز زِ اِنسان کِتھ پٲٹھۍ چھُ گۄڈٕ اَتھ ساروی کھۄتہٕ بۄن بۄن بۄن بۄن پَتہٕ چھِ اِنسان سٕنز زِندگی منٛز اکھ پَڑاو یِوان ییٚلہِ سُہ پَتہٕ پَنٕنِس پانَس تَوجہہ چھِ دِوان پَنٕنِس پانَس کُن وٕچھان چھِ پَتہٕ چھِ خدا تعالٰی تَتھ ہمت عطا کران تہٕ سُہ چھُ محنت کران تہٕ وارٕ وارٕ وارٕ وارٕ چھِ أسۍ تٔمۍ سٕنز زِندگی منٛز تہِ سونت یِوان تہٕ سُہ چھِ پھۄلان تہٕ نَوان